اسلامُ علیکُم ٹھیٖک چھِو حظ اَہن حظ ٹھیٖک تُہۍ چھِو حظ ٹیلَر مےٚ حظ ٲسۍ پَلو سُوٕنۍ تُہۍ ؤنِو مےٚ ریٹ کیٛاہ چھِو تُہۍ ہٮ۪وَان اَہَن حظ سِمپٕل وٲلِس کیٛاہ چھُ گژھان تہٕ ڈِزایِن وٲلِس کیٛاہ چھُ گژھان اَہَن حظ آ سُہ اوس اَسہِ ہٮ۪وان ڈاے ہَتھ ٹُو ترٛےٚ ہَتھ اَہَن حظ آ مگر اہن حظ آ مگر مگر مےٚ چھِنہٕ یتی پَلو کینٛہہ مےٚ چھِ گَرِکٮ۪ن ہِنٛدۍ پَلَو تہِ پانَس تہِ چھِ بیٚیہِ چھِ اَسہِ اَکھ مَہرٮ۪نۍ تٔمِس تہِ چھُ وَردَن سُوُن مےٚ بوٗز تۄہہِ چھُو واریاہ زیادٕ اَصٕل ٹیلَر تَوَے کوٚر مےٚ تۄہہِ سۭتۍ کَنٹیکٹ مےٚ دوٚپ تُہۍ ؤنِو کیٛاہ ریٹ ویٹ کیٛاہ چھُو تُہۍ ہیٚوان سِمپٕلَس اَہَن حظ آ مگر اہَن حظ آ پایپنگ تہِ چھِ تَتھ ترٛاوٕنۍ مگر سُہ چھُ واریاہ زیادٕ اَصٕل سُوُن ڈیٖسینٹ چھُ سُہ سُوُن مےٚ چھُ سُنٛد اَسہِ چھُ خاندَر گَرِ اَوَے چھَس بہٕ اَہَن حظ آ اگر بہٕ تیٚلہِ کٲلکٮ۪تھَن ڈیٹ کیٛاہ چھُو تُہۍ وَنان سُہ کر آسہِ تَیار اگر بہٕ کٲلکٮ۪تھ پَلو اور سُہ کر آسہِ تیار ہفتہٕ اچھا ڈِزاینَس کیٛاہ ریٹ چھُو تُہۍ وَنان اَہَن حظ آ مگر تۄہہِ چھِ ترٛاوٕنۍ پایپِنٛگ وایپِنٛگ تہِ اَصٕل چھُ ڈیٖسنٛٹ سُوُن تِکیٛازِ مےٚ چھُ خاندرَس گژھُن مےٚ چھُ بیٚنہِ تہِ خانٛدر تٔمِس یہِ چھُ وَردَن سُوُن مےٚ بوٗز تۄہہِ چھُو واریاہ زیادٕ اَصٕل اَوَے بہٕ آٮ۪س اُمید سان تۄہہِ نِش وۄنۍ کٔرۍ زیٚو تُہۍ اہن حظ آ مگر مےٚ بوٗز تُہۍ چھُو پَتہٕ دِوان تِمَن باقیَن ہٮ۪تھ تہِ تہٕ تِم چھِ گژھان تہِ کٔرۍ زیٚو نہٕ کیٚنٛہہ بہٕ آیس تۄہہِ نِش تۄہے چھُو سُوُن باقیَن ہیٚتھ چھُنہٕ دیُن کیٚنٛہہ تِکیٛازِ تِم چھِ آسان ہیٚچھان تَتٮ۪ن غلط چھُ گژھان ٹھیٖک چھُ گژھان مےٚ اوٚن تۄہہِ نِش پلو مےٚ اوٚن نہٕ تِمَن نِش کیٚنٛہہ اَہن حظ آ مگر تُہۍ سوٗزیو پانے سوٗزیو تُہۍ پانَے اگر دۄہ ژور لَگن علاوٕ تہِ مگر تۄہہِ چھُو سُوٕنۍ تِم پانَے تِکیٛازِ تِم چھِ واریاہ زیادٕ اَصٕل تِم چھِ درٛوٚگۍ فِراق یزار تہِ اَصٕل چھِ تِم تَوے اَہَن حظ آ آ اَہَن حظ آ مگر مےٚ چھُ یہِ فادر نا بیٚیہِ چھُ مےٚ گرٛین فادَر تِمَن تہِ چھُ سُوُن کمیٖزیزار مگر کھڑا تۄہہِ تہِ چھُو تُہۍ ہٮ۪وَان ریٹھا ویٹھا کٔمیٖز یَزارَس أکِس اَہَن حظ آ مگر سُہ چھُ سُوُن سِمپٕل اگر تُہۍ ڈِزایِن کھٲلِو تَتھ تتھ کیٛاہ ہیٚیِو تُہۍ مےٚ دوٚپ نہ یَزارَس چھِنا کھالان تِم پھٕچہِ وٕچہِ آز اَہَن حظ آ اَدٕ کے اَدٕ کے کیٚنٛہہ چھُنہٕ پَرواے اَدٕ کیٛاہ اَدٕ کیٛاہ اَدٕ کیاہ کیٚنٛہہ چھُنہٕ پَرواے اَدٕ سا اسلامُ علیکُم